چیٖز زٕ ترٛےٚ ٲسۍ مےٚ اوترٕ أنۍ مٕتۍ تَمہِ دِتی تِم سؠٹھاہ درٛوگ ژٕ دَپکھ تَتھ درٛاو ڈاے دۄہ ڈاے دۄہ تہِ درٛاے نہٕ تَتھ اَکھ تیوٗتاہ درٛوگ بیٚیہِ نہٕ نَیران کِہیٖنۍ تہِ چیٖزَس مےٚ أنِی تھَرماس اوٚنُم کَپ سَیٚٹ اوٚنُم ٹرٛے أنِم تَتھ چھَس بہٕ کَپ رَٹان اَتھَس منٛز چھِ آے پٔژھِۍ ژور تہٕ مےٚ پھِر چاے تَتھ پیٚتِم ؤسِتھ تھَپہٕ وَپہٕ آے ؤسِتھ تہٕ دوٚپمَس وۄنۍ چھِ وَنان مےٚ سُے بؠہن جی یہِ ژےٚ کۭتی سٕے اوٚنُتھ یہِ دوٚپمَس یہِ اوٚن مےٚ یہِ تہِ دوٚپُن کیٛاہ گوٚوم یہِ کیٛاہ چھُتھ ژےٚ اوٚنمُت اَتھ نےٚ درٛاو نہٕ ڈاےٚ بَٹٕوار تہِ کِہیٖنۍ نہٕ تَتھ پھٕٹۍ سارے تھپہٕ گٔے یَلہٕ پِیَالَن پَلیٚٹ تُلان اَتھَس منٛز بہٕ چھَس تِم چھَلان معموٗلی لوٚگ تَتھ ٹھوٗنٛچ تِمَے ؤسِتھ سٲری تُہۍ تِمَے پھٕٹۍ